وعلیکُم السلام اہن حظ آ وٕنۍ حظ لَگہِ تَتھ وٕنۍ چھِ سُنوٲیی اَکھ زٕ تَمہِ پَتہٕ بوزناوِ جَج صٲب فٲصلہٕ تہٕ سُہ گژھِ سُہ کیس مَکلہِ سُہ پَتہٕ کَمپٕلیٖٹ گژھِ سُہ وٕنۍ لَگہِ نہٕ تَتھ تیوٗت ٹایِم کیٚنٛہہ